اَسہِ چھِ آمُت سَوال دِنہٕ زِ اَسہِ چھِ زانٛہہ کانٛہہ چیٖز کانٛہہ وٲڈ ٹرٛانٕسلیٹ کٔرمٕتۍ یا کشمیری منٛز یا کشمیری پٮ۪ٹھٕ کُن تہِ بدل لٮ۪نٛگویج منٛز اَسہِ چھِ وارِیاہ یہِ وارِیاہ وٲڈ چھِ أسۍ کَران وارِیاہ چھِ یہِ الفاظ چھِ أسۍ ٹرٛانٕسلیٹ کران یِتھ کٔنۍ زَنہٕ أسۍ چھِ کَران انٛگریٖزی پٮ۪ٹھٕ کشمیری تانٮ۪تھ کیٛاہ اَسہِ چھُ وارِیاہ الفاظ یِتھ کٔنۍ أسۍ ٹرٛانٕسلیٹ ہٮ۪کو کٔرِتھ یِتھ زِ نہٕ یِتھ کٔنۍ اِنٛگلِش پٲٹھۍ وَنان چھِ ہٮ۪لو أسۍ چھِنہٕ تَتھ کشمیری پٲٹھۍ وَنان أسۍ چھِ تتھ کَران سلامُن علیکُم یا اَسَلامُ علیکُم یِتھ کٔنۍ یا اِنٛگلِش پٲٹھۍ أسۍ چھِ وَنان گُڈ مارنِنٛگ أسۍ چھِ تٔتھۍ الفاظن تِمنٕے الفاظن أسۍ چھِ وَنان کشمیری پٲٹھۍ صُبح بخیر یا صُبح سَلام یا ؤتھِو حظ نِنٛدرِ اصٕل پٲٹھۍ یا بیٚیہِ چیٖز اگر أسۍ اِنٛگلِش پٲٹھۍ چھِ وَنان ہَو آر یوٗ أسۍ چھِ کٔشیٖرِ منٛز وَنان وارَے چھُو حظ یا کیٛاہ حال چھُو تُہُنٛد کیُس تربیَت چھِ تِہُنٛز کیُس راتھ گٔیا اصٕل پٲٹھۍ نِنٛدٕر راتَس کٔرو اصٕل پٲٹھۍ نِنٛدٕر طبیعت چھُوٕ ٹھیٖک پتہٕ اگر واپس تِم چھِ وَنان تِم چھِ وَنان یا چھِ تِم وَنان آی ایم فایِن یا چھِ وَنان آی ایم اِل یہِ چھِ تِہُنٛد مطلب چھِ آسان زِ اَہن حظ أسۍ چھِ ٹھیٖک یا تِم چھِ وَنان أسۍ چھِ آز بٮ۪مار یِتھ کٔنۍ اگر کانٛہہ اَسہِ چھِ وارِیاہ وٲڈ یِتھ کٔنۍ أسۍ چھِ وَنان آی وانٛٹ ٹُہ سِلیٖپ اَمیُک مطلب چھِ کٔشیٖرِ منٛز آسان أسۍ چھِ اَسہِ چھِ نِنٛدٕر کھٔژمٕژ أسۍ شۄنٛگو بیٛاکھ چھِ اَسہِ وَنان آی ایم اِن سِٹرٮ۪س اَمیُک مطلب گوٚو أسۍ چھِ وٕنۍکٮ۪س ٹٮ۪نٛشنس منٛز اَسہِ چھِ وٕنۍکٮ۪س وارِیاہ زیادٕ ٹٮ۪نٛشن پریشٲنی یِتھ کٔنۍ یِم واریاہ الفاظ چھِ أسۍ ٹرٛانٕسلیٹ کَران یِتھ کٔنۍ أسۍ چھِ وَنان بُکٕس بُکسَن چھِ أسۍ کٲشٕر پٲٹھۍ بُکسَن چھِ أسۍ وَنان کِتاب یِتھ کٔنۍ یَتھ چھِ وَنان وِی آر سٕٹَڈِیِنٛگ وِی آر لٔرنِنٛگ مطلب چھِ آسان أسۍ چھِ اَمیُک مطلب چھِ زِ أسۍ چھِ پَران یا چھِ أسۍ کیٚنٛہہ یاد کَران یِتھ کٔنۍ أسۍ چھِ وَنان وِی آر سٕٹَدی مطلب أسۍ چھِ وَنان تتھ سبق پَرُن یِتھ کٔنۍ أسۍ چھِ وَنان کٔشیٖرِ منٛز وِی آر گویِنٛگ ٹُہ شاپ کٲشٕر پٲٹھۍ چھِ أسۍ وَنان تتھ أسۍ گَژھو دُکانس پٮ۪ٹھ اگر کانٛہہ چھِ یِوان أسۍ چھِ تِمَن اِنٛگلِش پٲٹھۍ چھِ یِوان ونٛنہٕ تتھ وٮ۪لکم مگر أسۍ چھِ وَنان تتھ خوش آمدیٖد تۄہہِ چھُ تُہُنٛد چھُو یور یُن خوش آمد اگر وَنہِ کٲنٛسہِ نیرُن آسہِ اِنٛگلِش پٲٹھۍ چھِ تتھ یِوان ونٛنہٕ گُڈ بَے أسۍ چھِ تِمَن وَنان کٲشٕر پٲٹھۍ نیٖرِو حظ خۄدایس سوالہٕ یا خۄدا حافِظ اگر کانٛسہِ چھِ کیٚنٛہہ چیٖز اصٕل چیٖز کانٛہہ چھِ اَسہِ تعٲریٖف أسۍ چھِ وَنان تِمن تھٮ۪نٛکیوٗ کٲشٕر پٲٹھۍ چھِ أسۍ تِمن وَنان شُکریہ یا وۄنۍ شُکریہ اگر کانٛہہ چھِ اصٕل چیٖز یا کُنہِ منٛز چھِ کانٛہہ کالِفَے گژھان تَتھ چھِ أسۍ اِنٛگلِش پٲٹھۍ وَنان کانٛگرٮ۪چُلیشَن کٲشٕر پٲٹھۍ چھِ أسۍ تتھ وَنان مُبارک چھُو خوش آمدیٖد یا چھِ أسۍ تِمن وَنان تۄہہِ چھُو مُبارک تۄہہِ کوٚروٗ یہِ کامیٲبی حٲصِل